مےٚ چُھ تۄہہ وَنُن آز یِمن بادشاہَن مُتعلِق خاص کَر یِم أسۍ برونٛٹھ سکوٗل منٛز ٲسۍ بوزان تہِ پَران تہِ اَسہِ اوس مَزٕ لگان یِمن بادشاہَن مُتعلِق پرنَس منٛز تہِ بوزنَس منٛز تہِ اَسہِ ٲسۍ یِم مسٹرن ہٕنٛز دٔلیٖل وَنان یَتھ منٛز اشوکا چُھ یمِس پٮ۪ٹھ فِلِم پَتہٕ شارُکھ خانن بَنٲو اشوکا دِ گریٚٹ تَتھ اوس مَزٕ لگان پَتہٕ اَسہِ وُچھنَس تہِ چندر گپتا میورا چُھ ایٚلیکزنڈر چُھ بیٚیہِ خاص کَر یِم مۄگل بادشاہ ٲسۍ تِہُنٛد اوس اَسہِ واریاہ مَزٕ لگان تِہنٛز کہانی بوزنَس تِمو کیٚاہ کیٚاہ چُھ کوٚرمُت اکبر چُھ تِہُنٛد یَتھ منٛز پٮ۪ٹھ ریتِک روشنن فِلم تہِ بَنٲو اَکبر بیٚیہِ چُھ تَتھ منٛز شاہہِ جہاں شاہہِ جہانن چُھ بَنومُت تاج محل پوٗرٕ دُنیاہِکۍ لُکھ چھِ یِوان سٲر کَرنہِ یِم اور وُچھنہِ چھِ یِوان مےٚ تہِ چُھس گوٚومُت اور وُچھنہِ مےٚ تہِ چُھ ساوٕیو رُت بسیٚو مےٚ یہِ چیٖز بیاکھ چُھ اورنگزیب چُھ جہانگیر چُھ بیٚیہِ چھِ کٔشیٖر منٛز یِم واریاہ واریاہ رٕتی چیٖز بَنٲومٕتۍ یُس مۄگل گاڈٕنۍ چُھ اچابل باغ چُھ کوکَر ناگ باغ چُھ یوت لُکھ پوٗرٕ دُنیٚکۍ لُکھ چھِ اور سٲر یِوان کَرنہِ بیٚیہِ چھِ یِوان ییٚتہِ کٔشیٖر ہٕنٛدۍ تہِ چھِ اَتہِ لطف تُلان واریاہ واریاہ لُطف چُھ یِم تُلان یتھ کٔشیٖر ہٕنٛد لُکھ تہِ أسۍ تہِ چھِ بیٚیہِ چُھ مےٚ مَزٕ لگان یِہنٛز یہِ کہانی بوزنَس